ہے توصیٖف صٲب یُس یہِ گُلزار احمد چھُ یہِ چھُ واریاہ اصل ڈرایور یہِ چھُ واریاہ اصل پٲٹھۍ گٲڑۍ چلاوان بہٕ اوسُس بزٲتی گُلمرٕگ نہ تہٕ یہِ اوس اسہِ ڈرایور یہِ اوس یہِ کیب چلاوان أمۍ چلٲو واریاہ اصل پٲٹھۍ گٲڑۍ مطلب زبردست پٲٹھۍ أمِس چھُ واریاہ اٮ۪کٕسپیرینٕس أمِس چھُ أمۍ چلٲو واریاہ رٕتۍ پٲٹھۍ گٲڑۍ مطلب زن اوس باسان مطلب بٕے چلاوان گٲڑۍ أمی باسنوٕے نہٕ أمۍ مطلب واریاہ سیف پکنٲے أمۍ اصل پٲٹھۍ مطلب اگر مےٚ آسہِ مطلب أمِس ریٹِنٛگ دِنۍ بہٕ دِمہٕ أمِس لگ بگ پانٛژو منٛز برابر پانٛژھ سٹار دِمس بہٕ یہِ چھُ زبردست گٲڑۍ چلاوان مطلب میٲنۍ گُزٲرِش چھِ تۄہہِ اگر تُہۍ کُنہِ ساتہٕ گُلمرٕگ یا بدل کُنہِ جایہِ یژھِو گژھُن مطلب بہتر گوٚو بہتر تہٕ افضل چھُ مطلب أمۍ سٕنٛزٕے مطلب أمۍ سٕے ؤنِو تُہی تہٕ یہٕے نِیِو تُۄہہِ کُنہِ جایہِ مطلب أمۍ سٕنٛزٕے کیب کٔرِو تُہۍ بُک کیٛازِ کہِ یوٚتان مےٚ باسیٚو مطلب أمۍ نہ کُنہِ جایہِ لوٚگ ٹھِکُر اسہِ نہ کینٛہہ مطلب نہ باسیٚوٕے مطلب أسۍ چھِ گاڑِ منٛز أسۍ زن ٲسۍ جہازٕ زن أسۍ جہازس منٛز آرام سان ٲسۍ بِہِتھ مطلب نہ ٹٮ۪نشنٕے نہ کہیٖنۍ نہٕ مےٚ روٗد أمِس پٮ۪ٹھ بروسہٕ یہِ چھُ واریاہ اصل گٲڑۍ چلاوان مطلب یہِ چھُ اصل پٲٹھۍ گٲڑۍ چلاوان زبردست گٲڑۍ چلاوان